پنٛداہ اَگست کُنوُہ شیٚتھ ستتٲجی شَتووُہ جَنوری کُنوُ کُنوُہ شیٚتھ تہٕ پَنژاہ شَتوُہ نومبر کُنوُہ شیٚتھ تہٕ کُنوَنزاہ بَہہ جُلے کُنوُہ شیٚتھ اَکتٕرٛہ

سَتووُہ جَنوری کُنوُہ شیٚتھ دُنَمَتھ